پنٛداہ اَگستہٕ کُنوُہ شَتھ سَتہٕ تٲجی گوٚو ہِندُستان آزاد زٕ اکتوبر گوٚو گاندھی جی یَس بٔرٕڈے

اگست کُنوُہ شَتھ تہٕ سَتہٕ تٲجی گوٚو ہِندُستان آزاد شَتوُہ جَنوری گوٚو رِپَبلِک ڈے شیتوُہ اوٚ شیتوُہ جَنوری کُنوُہ شَتھ سَتہٕ تٲجی گوٚو رِپَبلِک تہٕ زٕ پانٛژھ زٕ ساس اَکھ گوٚو مےٚ بٔرٕڈے پیدٲشی دۄہ

شَتوُہ اکتو شَتوُہ سَتووُہ سَتووُہ اکتوبر گوٚو اَسہِ یومہِ سیاح سَتووُہ شَتوُہ سَتووُہ شَتوُہ ستمبر گوٚو اَسہِ زٕ اگست زٕ اکتوبر گوٚو گاندھی جی یَس بٔرٕڈے رِوولٹ گوٚو اَرداہ شَتھ سَتہٕ وَنٛزاہَس منٛز تُرٛواہ اپریل کُنوُہ شَتھ کُنوُہ گوٚو جلیَن والا باغ